وٕنۍکٮ۪س چھِ گورمٮ۪نٹ چھُ واریاہ مدتھ کران یعنی کہِ اَگر تہٕ کٲنسہِ آسہِ کانٛہہ بِزنِس ترٛاوُن واریاہ سِکیٖم چھِ وٕنۍکٮ۪س گورمٮ۪نٹَن تھاومَژٕ لُکَن خٲطرٕ سُوِدا تھاومَژٕ چھَکہٕ لون چھُ ہٮ۪کان کٔڑِتھ باقٕے باقٕے چیٖز چھِ وٕنۍکٮ۪س چھِ أمِس گورمٮ۪نٛٹ چھِ وٕنۍکٮ۪س ٹرٛینِنٛگ دِوان چھُ دِوان ڈِجِٹل اِنڈیاہَس تحت چھِ دِوان وٕنۍکٮ۪س گوٚرمٮ۪نٹ یعنی کہِ لُکَن دِوان چھِ یِم بے روزگار آسن تِمَن چھِ واریاہ واریاہ سِکیٖم کَجمَژٕ تاکہِ تِم ہٮ۪کن پَنُن روزگار کٔڑِتھ